آ بہتریٖن اٮ۪گرِکَلچر خٲطرٕ بہتریٖن فٲیدٕ خٲطرٕ پَزِ اَسہِ ساروی کھۄتن مطلب یُس اَسہِ گورمینٹ بٔلاکُک بٔلاک پٮ۪ٹھ چھُ تھوٚمُت بیول یا وٕنکیٚنس چھِ نٔے نٔے مطلب بیٲلۍ یِوان تِم تہِ یِمن زَن واریاہ فٲید ہٮ۪کو أسۍ تُلِتھ مطلب ییٚتہِ چھُ اکھ مَکایہِ اکھ مَکایہِ پھوٚل چھِ أسۍ رُوان وٕنکیٚنس چھِ تِم بیٲلۍ تہِ یَتھ زَن ژور ژور وَچہِ چھِ پیوان تِہُند پیش تِہُند پَزِ اَسہِ زیادٕ کَرُن یا ہاے بریڈ چھُ مِثال ژوٗنٹھ کُل چھُ وٕنکیٚنس وٕنکیٚنس چھُ گۄڈٕنِکی ؤریَس آسان پیارُن دٔیمہِ ؤریہِ چھُنہٕ ہٮ۪کان سُہ پھل دِتھ حظ یا یِتھٕے پٲٹھۍ چھِ وٕنکیٚنس رُوان ٹَماٹر کُلۍ چھِ یا وانگن کُلۍ چھِ وٕنکیٚنس پَزِ وٕنکیٚنس چھِ نٔو نٔو ٹیکنالجی محنت چھِ کَرٕنۍ خام کھاد چھِ کرٕنۍ یا گوٚرمینٹ کھاد چھِ کرٕنۍ یوٗز اَتھ محنت چھِ اتھ کرٕنۍ اَتھ صٮحیح صٮحیح اور اِنشاہ اللہ اِنشاہ اللہ واریاہ فٲیدٕ ہٮ۪کو أسۍ اَتھ تُلِتھ تہٕ اَمہِ خٲطرٕ چھُ زیادٕ سے زیادٕ اٮ۪گرِکَلچرس سۭتۍ رٲبطہٕ اسہِ تھاوُن ہمیشہٕ یِم زَن اَسہِ مطلب بار بار بار بار یِوان چھ برونٹھ کُن یِتھ پٲٹھۍ کٔرِو سا یِتھ پٲٹھۍ کٔرِو سا یِم بیٲلۍ ؤوِیو سا یِم کُلۍ ؤوِیو سا تِمن سۭتۍ پَزِ اَسہِ زیادٕ رٲبطس منٛز روزُن اَمہِ سۭتۍ ہٮ۪کو أسۍ واریاہ فٲیدٕ تُلِتھ برونٹھ ہٮ۪کو أسۍ واریاہ پٔکِتھ اور فٲیدٕ تہِ مطلب گرِکۍ اَخراجات تہِ ہٮ۪کن اَسہِ پوٗرٕ گژھِتھ تہٕ ہر کانہہ چیٖز ہٮ۪کہِ اَسہِ اَمہِ سۭتۍ کیازِ ییٚلہِ أسۍ کرو کیٚنٛہہ اَسہِ چھُ بِزٲتی کَرُن کیٚنٛہہ اَسہِ چھُ فٲیدٕ تُلُن وٕنکیٚنس گوٚرمینٹ کین سِکیٖمَن مطلب یِمن نَاین بیالین ہَر کُنہِ چھُ اَسہِ فٲیدٕ تُلُن اور اِنشاہ اللہ اِنشاہ اللہ أسۍ ہٮ۪کو واریاہ برٛونٹھ پٔکِتھ تہٕ أسۍ ہٮ۪کو اِنشاہ اللہ واریاہ برٛونٹھ پٔکِتھ اَمہِ سۭتۍ شُکرِیا